کُلۍ ہَسا چھِ أکِس اینوارامٮ۪نٛٹَس خٲطرٕ واریاہ بہتریٖن آسان تہٕ یِم ہَسا پٕلوٗشن ریٹس چھِ واریاہ کم کَران یا کاربن ڈاے آکسایڈ لٮ۪ولٕز یَتھ منٛز کَم چھِ کَران کُلٮ۪ن ہٕنٛز پرٛوٚڈَکشَن ہَسا گٔژھ دۄہ کھوٚت دۄہ واریاہ زیادٕ گَژھٕنۍ تہٕ یُس ہَسا اَسہِ پانسٕے چھِ فٲیدٕ مںٛد تہٕ ییٚمہِ ساتہٕ بہٕ گَرِ نٮ۪بر چھُس نیران یِم مےٚ کُلۍ چھِ آسان تَمَن ہٕںٛدۍ تِمَن ہُنٛد کیر چھِ کَران میٲنۍ گَرِکۍ تہٕ تِمَن ہُںٛد کیر چھِ کَران میٲنۍ گَرِکۍ